گیمَن ہُنٛد چھِ أکِس اِنسان سٕنٛز زندگی پٮ۪ٹھ واریاہ بوٚڑ اَثر پٮ۪وان اگر أسۍ وَنو کُس اَصٕل اَثر چھُ پٮ۪وان اَکھ چھُ اَثر چھِ واریاہ پٮ۪وان مثلاً ووٚن مےٚ یِتھ پٲٹھۍ اگر اِنسان أنٛدرٕکَنۍ بِہِتھ چھُ آسان یا گِنٛدان چھُنہٕ کینٛہہ أمِس منٛز چھِ سُستی یِوان سُستی یِنہٕ سۭتۍ اگر یہِ أکۍسٕے شَے بیٚہہِ أنٛدرٕکنی بیٚہہِ پریشٲنی چھِ یِوان سٹرٛس چھُ گژھان دٮ۪مٲغی ہیلٕتھ چھِ خراب ہٮ۪کان گٔژھِتھ گیمَن ہٕنٛدۍ چھِ واریاہ زیادٕ فٲیِدٕ اِنسانَس مثلاً گۄڈنیُٚک اگر أسۍ وٕچھو یُس زَن ساروے منٛز گۄڈنیُٚک چھُ سُہ گوٚو أکِس اِنسانَس چھِ وَرزِش گژھان وَرزِش گژھان خوٗن دورٕ کَرَن ییٚمہِ سۭتۍ زَن أمۍ سُنٛد صحت چھِ ہٮ۪کان ٹھیٖک روٗزِتھ یہِ چھُ بٮ۪ماریو نِش بَچان دۄیِم کَتھ گوٚو ییٚلہِ یہِ گِںٛدنَس کُن چھِ لَگان یہِ چھِ پریشٲنیو نِش بچان ٹینشَن نِش بَچان اور تَمہِ سۭتۍ چھُ یہِ فٲیِدٕ یِوان زِ أمِس چھِنہٕ یِم سٹرٛس ہِو چیٖز گژھان کینٛہہ تہِ ترٛیٚیُم چیٖز یُس گیمَن ہیُٚنٛد اگر أسۍ وٕچھو یہِ چھُ دَہَن سۭتۍ وۄتھُن بِہیُٚن ہیچھان اگر أکِس ٹیٖم ٹیٖمَس منٛز گِنٛدِ تَتہِ نَس چھُ یہِ مٔنٛزۍ اَکھ لیٖڈَر بٔنِتھ آسان مٔنٛزۍ چھُ آسان کٲنٛسہِ اَنڈَر گِنٛدان کٲنٛسہِ تحت گِنٛدان ییٚمہِ سۭتۍ زَنہٕ أمِس دۄنوَے چیٖز چھِ یِوان یہِ تہِ ہیٚکہِ کُنہِ ساتَن اَکھ أکِس لیٖڈر سُنٛد رول تہِ پَک پَکنٲوِتھ اور کُنہِ ساتہٕ ہیٚکہِ کٲنٛسہِ ہُنٛد اَکھ کیٛاہ چھِ اَتھ وَنان تٲبیدار تہِ روٗزِتھ گوٚو واریاہ اَصٕل فٲیِدٕ ہیٚکہِ پٮ۪تھ اور اَمہِ سۭتۍ کیٛاہ چھُ ییٚلہِ یہِ دَہَن سۭتۍ چھُ گِنٛدان پنٛدٕہَن وُہَن نَفرَن سۭتۍ چھُ گِنٛدان یا گِنٛدنہٕ موٗجوٗب گَرِ نٮ۪بَر چھُ نیران یہِ چھُ دُنیا تہِ ہٮ۪کان وٕچھِتھ یہِ چھُ دَہَن جایَن نَیَن جایَن بیٚہوان نَیَن لُکَن سۭتۍ وۄتھان بیٚہوان اور اَمہِ سۭتۍ چھُ یہِ دُنیا ہٮ۪کان سَمجِتھ یُس نہٕ یہِ باقٕے گرِ أنٛدرٕکَنۍ بِہِتھ ہیٚکہِ کٔرِتھ کِہیٖنۍ تہِ گوٚو زندگی منٛز چھُ واریاہ زیادٕ فٲیِدٕ اَمہِ گِنٛدنُک اَمہِ گِنٛدنہٕ سۭتۍ چھُ اِنسان سٕنٛز زندگی پٮ۪ٹھ واریاہ رُت اَثر ہٮ۪کان پٮ۪تھ اور اَسہِ پَزِ کوٗشِش کَرٕنۍ زِ پَنُن اَکھ اَصٕل وقت صرف کَرُن أمنٕے کھیل کوٗدَس منٛزٕے شُکریہ